اگر ہسا أسۍ کَتھ کَرو بَڈٕگامِچ بَڈٕگام ڈِسٹِرٛکٕچ یا اگر أسۍ کَتھ کَرو سارے کٔشیٖرِ ہٕنٛز یا ہِنٛدوستانٕچ تہٕ یُس ییٚتِچ سرکار چھِ یُس ییٚتِچ گورمٮ۪نٛٹ چھِ تٔمۍ ہسا چھِ واریاہ قدم تِتھۍ تُلۍمٕتۍ ییٚمہِ سۭتۍ زَنہٕ ییٚتِکۍ یِم کَسب کَرَن وٲلۍ لُکھ چھِ آسان تِمَن ہسا مِلیو واریاہ زیادٕ مدتھ أسۍ گۄڈٕنِچی کَتھ کَرَو تہٕ گورمٮ۪نٛٹَن ہسا تھٲو گۄڈٕنِچی سِکیٖم یِم آیے گۄڈٕ گۄڈٕ تہٕ تَتھ منٛز ہسا یُس یہِ ییٚتِچ یہِ سرکار ٲسۍ أمۍ ہسا لوگ لون دیُن تہٕ تَمہِ باپَتھ اوس پٮ۪وان خاص پٲٹھۍ پَنُن ہُنَر ہاوُن سُہ کارڈ اوس پٮ۪وان بناوُن تہٕ پتہٕ ہسا اوس تَتھ پٮ۪ٹھ نیران لون تہٕ مگر یُس سُہ ہیوٗ لون اوس سُہ خاص قٕسمُک لون اوس اَمہِ سِکیٖم تحت مِلان تہٕ تَتھ ہسا اوس آسان پتہٕ یورٕ واپَس بَرُن واریاہ کَم یعنی تَتھ ہسا اوس نہٕ پٮ۪وان تیوٗتاہ بَرُن کِہیٖنۍ یا اَگر تَتھ پٮ۪ٹھ پتہٕ یَتھ وَنان چھِ أسۍ سوٗد ہسا اوس لگان یعنی اِنٛٹرٛسٹ اوس تَتھ لگان تہٕ سُہ تہِ ہسا اوس عام لون نِشہٕ واریاہ کَم لگان تَتھ پٮ۪ٹھ تہٕ تَمہِ سۭتۍ یِمہٕ بَڈٕگام ڈِسٹِرٛکَس منٛز روزَن وٲلۍ لُکھ چھِ تِمَن ہسا مِلیو واریاہ مدتھ تِکیٛازِ یِم ییٚتِکۍ لُکھ چھِ یِم ہسا چھِ زیادٕ پہم کران یِہَے پیپَر مٲشی یا چھِ ڈوٗنیوٗ لٔکرِ پٮ۪ٹھ کران کٲم یا چھِ کران کٲم یا چھِ قٲلیٖنہٕ وونان تہٕ یِم اَتِکۍ لُکھ ٲسۍ یِمَن ہسا ٲسۍ یِوان برٛونٛہہ برٛونٛہہ واریاہ سختی تِکیٛازِ یِم یِم کامہِ چھِ پیپَر مٲشی چھِ یا ڈوٗنیوٗ لٔکرِ پٮ۪ٹھ چھِ یِم نقشہٕ نِگٲری کران یا چھِ کران کٲم یا چھِ یِم قٲلیٖن وونان تو اَتھ چھِنہٕ گۄڈَے پونٛسہٕ مِلان کِہیٖنۍ بٔلکہِ چھِ پٮ۪وان گۄڈٕ اَتھ خٲطرٕ چھِ پٮ۪وان واریاہ چیٖز گۄڈٕ اَنٕنۍ یِمَن زَنہٕ انٛگریٖز زبٲنۍ منٛز را میٚٹرِیَل چھِ وَنان تہٕ تِمَے ہسا چھِ پٮ۪وان گۄڈٕ اَنٕنۍ پتہٕ چھِ تیار پٮ۪وان یِم کَرٕنۍ اَتھ ہسا چھِ گۄڈٕ اَنٛنَسٕے لگان بازرٕ تہِ اَنان چھِ اَتھ تہٕ تَمے ساتہٕ چھِ پٮ۪وان گۄڈٕ اَتھ گُتُلۍ پونٛسہٕ بَرٕنۍ تہٕ تَمہِ پتہٕ چھِ پٮ۪وان لگان چھِ اَتھ اِنسان سُنٛد وقت یعنی یہِ تیار کرنَس چھُ لگان اِنسانَس وقت تیٖتِس کالَس چھِ اِنسانَس پَنٕنۍ ضٔروٗرِیات تہِ آسان اِنسانَس گژھِ ہے پونٛسہٕ تہِ روزُن گۄڈٕنٮ۪تھٕے اوس اِنسانَس پٮ۪وان بازرَس منٛز پونٛسہٕ بَرُن یِم چیٖز اَنٛنہٕ خٲطرٕ پتہٕ ییٖتِس کالَس سُہ یِم تیار کَرِہے اَتھ چھُ یِم یِم کامہِ چھِ یِمَن چھِ رٮ۪تہٕ واد لگان تیار کَرنَس منٛز تہٕ تیٖتِس کالَس تہِ ہسا اوس پٮ۪وان أمِس اِنسانَس واریاہ سختی تُلٕنۍ تہٕ پتہٕ یُتھُے یہِ کٕنان اوس تَمہِ پتہٕ اوس یہِ أمِس اَتھ پونٛسہٕ مِلان تہٕ اَمہِ باپَتھ کوٚر گورمٮ۪نٛٹَن کٲم تٔمۍ لوگ لون دیُن یِمَن کٲسِپَن تہٕ یِمَن ہسا گٔے اَمہِ سۭتۍ زندگی واریاہ زیادٕ آسان تہٕ أمۍ ہے پتہٕ ہسا کٔر گورمٮ۪نٛٹَن کٲم یُس زَنہٕ ہِنٛدوستانٕچ گورمٮ۪نٛٹ چھِ تہٕ أمۍ ہسا کٔر کٲم یِمو ہسا کوٚر سِکِل اِنٛڈِیا مِشَن ہسا کوٚر یِمو یَتھ کٔشیٖرِ پٮ۪ٹھ لاگوٗ یا باقِیَن رازدٲنِیَن منٛز تہِ کوٚرُکھ لاگوٗ تہٕ تَمہِ سۭتۍ ہسا مِلیو یہِ فٲیِدٕ زِ یِمہٕ وٕنۍ ہیٚچھٲنی ٲسۍ یِمَن أسۍ ژرٛاٹہٕ بوجھ چھِ وَنان تہٕ تِم تہِ ہسا گٔے یِمَن سٮ۪نٛٹَرَن منٛز یعنی ییٚتہِ یِم دفتر ٲسۍ یِمَو ترٛٲیمتۍ تہِ تِمَو تہِ ہسا نیوٗ حصہٕ تہٕ تِم تہِ ہسا آیہِ تَتہِ ہیٚچھناونہٕ تَتہِ ہسا ٲسۍ آمٕتۍ باضٲبطہٕ پٲٹھۍ آسان وۄستہٕ بیٚہناونہٕ تہٕ تِم ٲسۍ یِمَن لُکَن ہیٚچھناوان زِ تُہۍ کِتھ پٲٹھۍ کٔرِو سا یہِ کَسٕب کِتھ پٲٹھۍ ہیٚچھِو تہٕ تُہۍ کِتھ پٲٹھۍ ہیٚکِو پَنُن روزٕگار پَنٛنیو اَتھَو کَموِتھ تہٕ یہِ تہِ ہسا ٲس گورمٮ۪نٛٹ چہِ طرفَے آسان بِلکُل مُفت یعنی تِمَن اوس نہٕ ہیٚچھنَس لگان اَکھ رۄپَے تہِ تِمَن ہسا ٲسۍ مُفتٕے ہیٚچھناوان تہٕ اَمہِ علاوٕ ہسا یِم پشمیٖنہٕ کٲم کَرَن وٲلۍ لُکھ ٲسۍ آسان تہٕ سُہ تہِ یُس یہِ کَپُر چھُ آسان پَشمیٖنہٕ کَپُر یہِ ہسا اوس گۄڈٕنٮ۪تھٕے گژھان واریاہ دٔرٛگِس قۭمتَس تہٕ اَکھ عام اِنسانَہ اوس نہٕ ہٮ۪کان یوٗتاہ یہِ درٛوجَر ژٲلِتھ کِہیٖنۍ تہٕ سُہ اوس نہٕ ہٮ۪کان أنِتھ یہِ کِہیٖنۍ لحاظہ اوس یہِ کینٛژھَن تام لُکنٕے تام روٗدمُت محدوٗد یِمَن زَنہٕ گۄڈَے آسان گُتجہِ رۄپیہِ تِمَے ٲسۍ ہٮ۪کان یہِ خام مال أنِتھ تہٕ پتہٕ ٲسۍ اَتھ پٮ۪ٹھ ہٮ۪کان کٲم کَرٕنٲیِتھ مگر یُس یہِ گورمٮ۪نٛٹ چھِ ییٚتِچ تٔمۍ ہسا کٔر کٲم تٔمۍ ہسا لٲج اَتھ پٮ۪ٹھ سَبسیٖڈی دِنۍ گورمٮ۪نٛٹَن ہسا کوٚر علان زِ ییٚمِس تہِ یہِ کَسٕب آسہِ آسان بہٕ ہسا دِمہٕ تٔمِس سَبسیٖڈی تہٕ سَبسیٖڈی پٮ۪ٹھ اَتھ سِکیٖم تحتٕے ہسا گٔے پتہٕ یِم عام لُکھ تہِ ٲسۍ یِمو تہِ ووٚن نَہ سا أسۍ تہِ ہٮ۪کو وۄنۍ پَنُن روزگار کَموِتھ تہٕ یِمو تہِ نیوٗ اَتھ چیٖزَس منٛز حصہٕ یِمو لوگ پَشمیٖنہٕ کٲم کَرٕنۍ تہٕ پونٛسہٕ اوس نہٕ پٮ۪وان یِمَن پانہٕ دیُن کیٚںٛہہ سۄ ٲس سَبسیٖڈی آسان تہٕ یُتھُے پَتہٕ تِم پونٛسہٕ ٲسۍ زینان اَمہِ چیٖزٕ پٮ۪ٹھ تہٕ یِم ٲسۍ تِم سَبسیٖڈی ہُنٛد اوٚڑ حصہٕ بَران تہٕ اوٚڑ اوس سَرکار یِمَن معاف کَران